ہٮ۪لو السلامُ علیکُم تُہۍ چھُو حظ پُلیٖس ٹرٛیفِک پُلیٖس آفِسَر مےٚ حظ اٮ۪کچُلی ٲسٕس بہٕ ٲدۍ پَکان حظ بَٹہٕ مالیُن پٮ۪ٹھ لالچوک تام مےٚ رٲو سٕکوٗٹی پَنٕنۍ مےٚ ٲس سۄ أکِس جایہِ تھٔٲومٕژ لالچوک نِش مےٚ رٲو تَتٮ۪ن سٕکوٹی تَتھ چھُ ناو جے تَتھ چھُ نمبر جے کے زیٖرو وَن ٹوٗ ٹوٗ بہٕ ٲسٕس پکان مےٚ تھایے سۄ أکِس جایہِ سایڈَس تٔتی تہٕ یہِ تَمیُک کَلَر چھُ کِرٛہُن تَتھ چھُ کِرٛہُن رنٛگ مےٚ تھایو سُہ تٔتی مےٚ مےٚ حظ تھایو سُہ لالچوک فٕلَے اَورَس نِش سایڈَس یِم یہِ تھایو مےٚ عٲدۍ دۄہلہِ حظ ترٛیٚیہِ بَجہِ ہیوٗ ترٛیٚیہِ بَجہِ ٲسٕس اہن حظ بہٕ حظ مےٚ حظ تھایو یہِ ترٛیٚیہِ بَجہِ واپَس آیے یَس بہٕ اورٕ لگ بَگ یِہوٚے ساڑٕ ژور ہیوٗ مےٚ تھاوے یہِ تٔتی سایڈَس مگر تَتہِ یُتھٕے حظ بہٕ توٚتَن وٲژٕس تَتٮ۪ن ٲس نہٕ میٛٲنۍ سٕکوٗٹی کِہیٖنۍ پَتہٕ پُرٛژھ مےٚ تَتٮ۪ن أنٛدۍ پٔتۍ لُکَن تِمَن دوٚپ مےٚ میٛٲنۍ سٕکوٹی کوٚت گٔے تِمَن ٲس نہٕ پَے پَتہ کِہیٖنۍ نہٕ تَمہِ پَتہٕ دوٚپ مےٚ ژھٲنٛڈ مےٚ اورٕ یورٕ اِرٕد گِرٕد ہر کُنہِ جایہِ تَتٮ۪ن تہِ مِلے نہٕ مےٚ کِہیٖنۍ نہٕ پَتہٕ وَنیو مےٚ أکِس بیٚیہِ کِس لُکَن سارنی تَتھ اوس کِرٛہُن رنٛگ تَتھ اوس اِتھ کَنۍ نمبر تَتھ اوس اِتھ کَنۍ تَتھ اوس سیٖٹِزَن کَوَر نہٕ حظ تَتٮ۪ن ییٚتٮ۪ن یَتھ ییٚتٮ۪ن جایہِ مےٚ تَتٮ۪ن ٲس تھٲومٕژ تَتٮ۪ن اوس نہٕ کٕہۭنۍ سی سی کیمرا لٲگِتھ کِہیٖنۍ نہٕ اَگر تَتٮ۪ن کینٛہہ سی سی ایٚوِڈیٚنٕس آسہِ ہا مے بی مےٚ ما مِلہِ ہا ہٮ۪لٕپ مَگر تَتٮ۪ن اوس نہٕ کٕہۭنۍ سی سی کیمرا تھٲوِتھ کِہیٖنۍ آے پَتَہٕ آے یِم تَتٮ۪ن دُکاندار أنٛدۍ پٔتۍ ٲسۍ تِمَن ووٚن مےٚ اَتھ چھُ یہِ کَلر یہِ یہِ چیٖز چھُ اَتھ ہُہ چیٖز چھُ مَگر ساڑٕ ژور آیَس بہٕ واپَس ساڑٕ ژور آیَس بہٕ اہن حظ اہن حظ کِہیٖنۍ نہٕ حظ نہ نہ نہ اَتٮ۪ن اوس نہٕ کینٛہہ اَہن حظ مےٚ حظ مےٚ حظ کَرے مےٚ کَرے وۄنۍ مےٚ کَریو تۄہی وۄنۍ فون مےٚ دوٚپ بہٕ لیکھناو تۄہی نِش کَمپٕلین تہٕ مےٚ گَژھہَو اَتھ سٕکوٗٹی مِلٕنۍ مےٚ تَمیُک کَلَر چھُ بٕلیک تَتھ چھُ سٕٹینڈَس تھوڑا سُہ حظ چھےٚ نٔوٕے ماڈَل تہٕ ماڈَل چھُم نہٕ یاد کینٛہہ اَلبَتہ آسٮ۪م سُہ لیکِتھ کینٛہہ چھُنہٕ پَرواے بہٕ وَنو سُہ تہٕ فِلحال چھےٚ مےٚ کمپٕلین لیکھناوٕنۍ تہٕ تۄہہِ چھو کَرٕنۍ کٲم مےٚ چھِ وۄنۍ کِرٛہِن کَلرٕچ سٕکوٗٹی چھےٚ جے کے زیٖرو اَہن حظ اۭں سۄ ٲس سڑکہِ پٮ۪ٹھٕے تٔتی اۭں اَدٕ حظ ٹھیٖک ٹھیٖک چھُ ٹھیٖک چلو ٹھیٖک چھُ شُکریہ شُکریہ